وعلیکُم السلام ورحمتُہ اللہِ وَبرکاتہوٗ آ شُکُر خۄدایَس کُن وارٕ تُہۍ چھُو تُہۍ چھُو ٹھیٖک پٲٹھۍ سٲری چھا ٹھیٖک یہِ آ کران تۄہہِ کیٛاہ ضوٚرَتھ اچھا اچھا آچھا کیٛاہ چھُ تۄہہِ ضوٚرَتھ کیٛاہ یہِ چھا زٔمیٖن پٕلاٹَہ کیٚنٛہہ ضوٚرَتھ یا آچھا آچھا آچھا آچھا آ بَنہِ ہے ییٚتہِ سُہ تۄہہِ مطلب بَنہِ پرٛٮ۪تھ جایہِ مطلب نِشاطَس منٛز بَنہِ شالمورَس منٛز بَنہِ ہٲروَنَس منٛز بَنہِ تہٕ بیٚیہِ تہِ اورٕ یورٕ دٔچھِنۍ کھووٕرۍ آسہِ ضوٚرَتھ بَنہِ کرو کوٗشِش اگر نظرِ تَل آسہِ تہٕ تہٕ وٕچھو بیٚیہِ تہِ یہِ کُنہِ جایہِ مَہ چھُ کیٚنٛہہ تہٕ

آ تہِ چھُ ٹھیٖک تہٕ وۄنۍ گوٚو اَسہِ چھِ نا مختلِف ساروٕے کھۄتہٕ مختلِف ریٹ آسان تہٕ یہِ چھےٚ وارٕ کارٕ ییٚلہِ أسۍ یہِ حظ یہِ سایٹ اَکھ زٕ وٕچھو پَتہٕ سُہ ریٹ کیٛاہ آسہِ پرواے چھُنہٕ کیٚنٛہہ تہٕ کرو کوٗشِش وۄنۍ تۄہہِ چھُ وۄنۍ بَرادَرَن دیُتمُت نمبَر تِمَن سۭتۍ چھِ مےٚ برادٔری صحیح تہٕ اِنشاء اللہ وٕچھو مُنٲسِب تۄہہِ گژھِ فٲیدَے یُن نۄقصان گژھِ نہٕ گژھُن کیٚنٛہہ ییٚتہِ چھُ مسلہٕ اَکھ چیٖز ہاں وۄںۍ کَرو أسۍ کٲم گۄڈٕ تۄہہِ چھُو پَنُن خرچاوُن آچھا وۄنۍ چھُ مطلب سُہ وٕچھو أسۍ تَتٮ۪ن چھُ یہِ پگاہ کرو تہِ أسۍ مُقرر أسۍ وٕچھو کَتٮ۪ن چھُ زٔمیٖن تُہۍ ہٲیِو مےٚ تہٕ أسۍ تہِ وٕچھو اَسہِ چھُ نَہ تَتھ تہِ وٕچھُن یہ ہَسا یہِ تَتھ تہِ گژھِ خریدار ژھانٛڈُن تَتھ قۄدرٔتی آد سا آچھا آچھا مگر یَژھان چھِ تِمہٕ شالمورَے یہ ہَسا یہِ گوٚژھ بَنُن آچھا شالمور چلو بَنہِ جاے زٔمیٖنَے چھُ واریاہ چلو حظ آ اِنشاء اللہ رحمٰن تہٕ اِنشاء اللہ رحمٰن کرو کوٗشِش نظرِ تَل چھِ واریاہ تہٕ چلو اِنشاء اللہ پگاہ دِمو نظر تۄہہِ تۄہہِ نِش تہٕ اَتی گژھو یَکجا تہٕ اَکھتُے أسۍ تُہُنٛد پٕلاٹ کِتھ پٲٹھۍ کیُتھ چھُ تہٕ أسۍ تہِ ہاوَو پَتہٕ پنٕنۍ سایٹ کَتٮ۪ن کیٛاہ دٔلیٖلہ چلو اِنشاء اللہ کرو منٲسِب ریٹ آسہِ بِہِو خۄدا صٲبَس حوالہٕ آ اِنشاء اللہ اِنشاء اللہ چلو بِہِو خۄدا السلام علیکُم